یُس ہَسا یہِ الیٚکٹرٛسٹی چھِ بجلی چھِ یہِ ہَسا چھِ واریاہ زیادٕ ضروٗری کیٛازکہِ یِم لوٗکھ چھِ أسۍ چھِ أسۍ چھِ سورُے کیٚنٛہہ بجلی پٮ۪ٹھ کَران استعمال یُس ہسا یہِ بِجلی چھِ اَمہِ سۭتۍ چھِ لایِٹ یِوان اَمہِ سۭتۍ چھِ باقٕے باقٕے یِم چیٖز کِچنٕکۍ آسان تِم کَران استعمال اَتھ کیٛاہ سا چھِ وَنان واشِنٛگ مِشیٖن کَران استعمال فرٛج چھِ کَران استعمال اوٚوٕن کَران استعمال یِتھٔے کٔنۍ چھِ کَران مِکسَر اِستعمال یا لایِٹ کَران لَنٛمپ زالان سُہ چھِ لایِٹ دِوان فین اے سی پرٛیٚتھ کیٚنٛہہ چیٖز یُس چھِ أسۍ سُہ چھِ کَران أسۍ بِجلی سۭتۍ اِستعمال اَمیٛک مطلب گوٚو بِجلی چھِ واریاہ زیادٕ ضروٗری یُس اسہِ یہِ ییٚلہِ پاوَر گژھہِ أسۍ چھِ زالان لایٹہٕ چھِ زالان بیٚیہِ کیٚنٛہہ چھِ زالان ییٚلہِ ٲں واریاہَن لوٗکَن چھِ اِنوٲرٹَر تہِ آسان تِمَن چھِ اِنوٲرٹَر تِم چھِ کَران اِنوٲرٹَر تہِ یوٗز اَگر نہٕ بجلی آسہِ